مےٚ سا چھُ رَنُن شیرُن واریاہ زیادٕ پسند تِکیازِ ییٚلہِ بہٕ پَنٕنہِ ماجہِ ہِندۍ اَتھٕ ٲسٕس کھٮ۪وان بَتہٕ سیُن یا یہِ تہِ سۄ رَنان ٲسۍ سۄ ٲس واریاہ زیادٕ لٔزیٖز آسان بہٕ ٲسٕس پَنٕنہِ ماجہِ وَنان ژٕ کر ہٮ۪چھناوَکھ مےٚ رَنُن تہٕ بہٕ تہِ بَناوٕ اِتھُے سیُن پَتہٕ ہسا ہیٚچھنٲونَس بہٕ ماجہِ ییٚلہِ بہٕ تھوڑا سا بٔڑ پَہن گٔیَس پَتہٕ ہٮ۪وٚچھ مےٚ یوٗٹوٗب پٮ۪ٹھ تہِ واریاہ زیادٕ پَتہٕ ٲسٕس بہٕ گژھان رَننہِ مےٚ چھُ واریاہ زیادٕ صفٲیی سۭتۍ بہٕ ٲسٕس چاہان کہِ میٲنۍ یِمن لیجن منٛز بہٕ رَنہٕ تِم گژھن صاف آسٕنۍ بہٕ ٲسٕس گۄڈٕنیٚتھ تِمن دِوان تٔژھ أسۍ چھِ ییٚتہِ کٔشیٖرِ منٛزٕ زیادٕ پَہن ترامو بانن منٛز رَنان تہٕ بہٕ تہِ چھَس پریفر کران تِمنٕے منٛز تِکیازِ تِمن منٛز چھےٚ نہٕ زیادٕ بٮ۪مارِ گژھان کِہینۍ نہٕ بہٕ چھَس گۄڈٕنیتھ لیج لگان ہیٖٹرس پٮ۪ٹھ چھلِتھ کٔرِتھ تہٕ پَتہٕ چھَس بہٕ سَبزی ژَران پَتہٕ چھَس بہٕ سۄ تہِ چھلان اَصٕل پٲٹھۍ دۄیہِ ترٛیہِ لَٹہِ پَتہٕ چھَس لاگان تَتھ لیجہِ منٛز پاکَس تِکیازِ پاکہٕ دار سیُن چھُ آسان واریاہ زیادٕ مُفیٖد سانہِ صحتہٕ خٲطرٕ تیٖل چھَس بہٕ واریاہ کَم کران اِستعمال تِکیازِ تَمہِ سۭتۍ چھُ زیادٕ پَہن چربی گژھان اس لیے چھُ مےٚ پسند سیُن رَنُن لیجہِ منٛز تہِ أسۍ چھِ تَتھ واریاہ زیادٕ پاکھ دِوان پَتہٕ چھَس بہٕ واریاہ ڈِش تہِ کران تِمن منٛز ٹراے تہٕ یوٗٹوٗب پٮ۪ٹھ چھُ یہِ فٲیدٕ مےٚ مِلان کیوں کہِ تَتھ منٛز چھِ نیبرِم ڈِش تہِ آسان پَتہٕ چھَس بہٕ تِم پَنٕنین ڈِشن سۭتۍ تہِ مِلاوان تہٕ تِم چھِ واریاہ زیادٕ مَزٕ دار گژھان مےٚ اوس اَکہِ دۄہ بَنومُت مےٚ چھُ ؤنہِ تہِ یاد کہِ مےٚ اوس بَنومُت بَٹر چِکن تَتھ اوس تھوڑا سا نوٗن گوٚومُت زیادٕ مَگر پَتہٕ کٔر مےٚ تَتھ تھوڑا سا پٮ۪ٹھٕ تراومَس آب بیٚیہِ دیُتمَس پاکھ تہٕ سُہ گوو ٹھیٖک پَتہٕ بَنٲو مےٚ مِکسٕڈ سَبزی مےٚ بَڑیو پَتہٕ شوق ییٚلہِ مےٚ گرِ کیو کٔر تعٲریٖف تہٕ دوٚپُکھ ژٕ بَناو تِکیازِ چٲنِس اَتھس منٛز چھ چانہِ ماجہِ ہیوٗ ٹیسٹ مےٚ ٲسۍ پَتہ میانہِ ماجہِ چھ واریاہ زیادٕ اَصٕل ٹیسٹ اس لیے ٲسٕس بہٕ کوٗشِش کران یوٗتاہ بہٕ ہٮ۪کہٕ تیوٗتاہ ٹیسٹی بَناوٕ کیوں کہِ ییٚلہِ کانہہ کھٮ۪وان اوس پَتہٕ اوس کران تعٲریٖف مےٚ ٲسۍ سۄ واریاہ زیادٕ پسند یِوان تِہنز تعٲریٖف کرٕنۍ یہِ سارنٕے گژھان خۄش اَگر تِمن کانہہ کرِ تعٲریٖف پَتہٕ لوٚگ بَڑیو مےٚ یِتھٕے کٕنۍ شوق پَتہٕ ٲسٕس بہٕ یوٗٹوٗب پٮ۪ٹھ وٕچھان پَتہٕ ییٚلہِ وٕچھ مےٚ اکھ چنل کِچن باے ہانڈی تہٕ پَتہٕ گٔے مےٚ زیادٕ پَہن شوق تہٕ سۄ ٲسۍ تَتھ منٛز نٔوۍ نٔوۍ ڈِش ہاوان تہٕ پَتہٕ ٲسٕس بہٕ تِم سارے ڈِش کران ٹراے پتہٕ ٲسٕس گرِ کٮ۪ن کھٮوناوان کُنہِ وِزِ اوس یِوان پوٚژھ تِمن خٲطرٕ تہِ ٲسٕس بَناوان چاے خٲطرٕ ٲسٕس پَکوڈٕ بَناوان تہٕ بیٚیہِ ٲسٕس بہٕ چاے تہِ واریاہ اَصٕل بَناوان تہٕ پَتہٕ ٲسۍ أسۍ واراہ چیٖز نٔۍ نٔۍ ٹراے کران بیٚیہِ ٲسۍ دِوان محلہٕ والیٚن تہِ یِم أندۍ پٔکۍ اَسہِ روزان چھِ تِم تہِ ٲسۍ کھٮ۪وان تم تہِ ٲسۍ سٮ۪ٹھاہ تعٲریٖف کران مےٚ اوس واریاہ زیادٕ خۄش کران کہِ بہٕ ہٮ۪کا میانٮ۪ن اَتھن منٛز چھا یوٗتاہ زیادٕ کہِ بہٕ ہٮ۪کہٕ یِمن تہِ یِم تہِ ہٮ۪کن میٲنۍ تعٲیٖف کٔرِتھ مےٚ بَڑیو پَتہٕ واریاہ زیادٕ شوق ؤنۍ چھَس بہٕ واریاہ زیادٕ کُکِنگ کُن دیان دِوان کیوں کہِ مےٚ چھس پسند بہٕ چھَس چاہان اَمہِ کھۄتہٕ اَصٕل بَنہٕ بہٕ أمۍ کھۄتہٕ بہتر بَنہٕ بہٕ یُتھ سٲری دُنیاہ یِمن یِمن بہٕ کھٮ۪ناو دُنیاہَس منٛز یِمن یِمن بہٕ کھٮ۪وناو تِم گژھن میانہِ اَتھُک زٕہٕنۍ تہِ مٔشد کہِ اسہِ ٲسۍ یم اِنسانن کھینٲومٕتۍ کیٚنہہ چیٖز